یُتھ سوال ہَسا چھِ زَبردَس سَوال ییٚمۍ سَوالَن بہٕ زَبردَس مُتٲثر کوٚرنَس ییٚلہِ تہِ أسۍ کُنہِ باغَس منٛز گژھان چھِ سُہ باغ چاہے اَسہِ پنٕنِس گَرَس منٛز ٲسۍتَن یا بَدل کُنہِ جایہِ ٲسۍتَن ییٚلہِ تہِ أسۍ تور چھِ گژھان تَتہِ ییٚلہِ أسۍ وُچھان چھِ نٔے نٔے پُلانٛٹ نٔے نٔے ٹریٖز چھِ آمٕتۍ لَگاونہٕ تہٕ یا أسۍ پانَے چھِ لَگاوان تِم چیٖز ییٚلہِ تِم بٔڈۍ بٔڈۍ چھِ گژھان تِمَن کُن وُچھِتھ چھِ أسۍ زَبردَس مُتٲثر گژھان تہٕ سُہ باغ چھِ زَبردَس آیہِ سُہ کانٛہہ کٲنٛسہِ وَنان کھِلنہٕ آمُت تَتھ باغَس کُن وُچھِتھ چھِ اَسہِ أچھَن پھیران شیٚہجار ہیٛوٗ تہٕ اَسہِ پَزَن دۄہَے دۄہَے کُلۍ لاگٕنۍ یِمو کُلٮ۪و سۭتۍ ایٹماسفِیر سون صاف گَژھِ تہٕ لوٗکَن وَنُن زِ کُلۍ لٲگِو یِمو کُلٮ۪و سۭتۍ ہَسا چھُ سون آکسیٖجَن صاف گَژھان سون اوٚنٛد پوٚکھ ماحول صاف گَژھان